سلام علیکُم وعلیکُم اسلام اَصل پٲٹھۍ اَہَن حظ ٹھیٖک پٲٹھۍ اَہَن حظ مُرتُضیٰ چھُس

اَہَن حظ تُہۍ چھِو ٹھیٖک گَرِ چھِ سٲری ٹھیٖک شُکُر خۄدایَس کُن شُکُر خۄدایَس کُن اَہَن حظ گرے تُہۍ چھِوٕ ڈیوٹی پٮ۪ٹھ ٲسمٕتۍ

کیٚنٛہہ پرواے اَہَن حظ زٕ کنال ٲسۍ نہَ ڈاے کَنال چھِ شایَد اَہَن حظ

اَچھا پَٹھوٲرۍ کیٚنٛہہ چھُنہٕ تہٕ تٔمِس کرو تٔمِس کرو فون کیٚنٛہہ چھُنہٕ اَن وۅنۍ پکھ وۅنۍ تٔمِس کرو فون کیٚنٛہہ چھُنہٕ کیٚنٛہہ اَہَن حط تۄہہِ چھِو زٕ کنال چھِو نا اَہَن حظ تۄہہِ چھِو زٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کٔرۍ زیٚو فون کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کٔرۍزِہوس فون اَہَن حظ اَصٕل پٲٹھۍ آ کیٚنٛہہ چھُنہٕ کینٛہہ چھُنہٕ چلو چلو